مے اوٚن اوترٕے گیس اوٚنُم باقٕے چیٖز أنۍ مےٚ زٕ ترٛےٚ تَتھ منٛز مےٚ ٲس گَرِ واریاہ سامان مۄکلیومُت پَتہٕ أنۍ مےٚ چیٖز کینٛہہ تمہِ درٛایہِ واریاہ اَصٕل یہِ کَمپٔنی ٲس اَصٕل تہِ سؠٹھاہ سوٗریا کَمپٔنی مَگر اَتھ ٲس اَصٕل پرٛوڈَکٹہٕ میٹیٖریَل تہِ اَمہِ برونٛہہ یُس اَسہِ گیس اوس اوٚنمُت سُہ تہِ اوس سورِیا بیٖزُک لیکِن تَتھ درٛاو نہٕ توٗتاہ اَصٕل ٹایم تہِ کِہیٖنۍ نہٕ یِمو دیُت یہِ درٛوگ تہِ مگر اَصٕل تہِ اوس یہِ بار بار اگر چیٖز اَنو کیٛازِ کہِ رۄپیہِ دۄہ زینٕنہٕ چھُ مَحال وٕنکؠن غربتَس منٛز چھِ پیٚوان زینُن پَتہٕ اَنُن پانے پَتہٕ خرچاوُن پانے دَپان پونٛسَس گٔژھِ قدٕر کَرُن ییٚلہِ نہٕ قدر یہِ کَرنہٕ تیٚلہِ کَتھ لَگان تِم پونٛسہٕ تِم رۄپیہِ چھِ نہٕ لَگان کُنہِ پَتہٕ اوٚن مےٚ چیٖز زٕ ترٛےٚ تَتھ منٛز پَتہٕ اوٚن مےٚ گیس تہِ اَکھ تہِ اوٚن مےٚ گیس تَتھ درٛاو مےٚ اَصٕل ٹایم اَمہِ برونٛہہ یُس مےٚ گیس اوٚن نہٕ آز تَتھ درٛاو نہٕ مےٚ ٹایم تہِ بِلکُلٕے کِہیٖنۍ نہٕ تَتھ درٛایہِ یِمَے دَہ وُہ دۄہ تَتھ گٔے یِم گاگ تہِ پَتہٕ بِہِتھ پَتہٕ گوٚو سُہ اَند ہٮ۪تھٕے بِہِتھ پَتہٕ آو نہٕ تَتھ سَمجھے تَتھ کیاہ دٔلیٖل گٔے پَتہٕ ژھُن اَسہِ سُہ دٲرتھٕے تہٕ پَتہٕ اوٚن مےٚ وَنۍ بَدَل گیس اوترٕ تَتھ درٛاو اَصٕل سُہ چھُ اَصٕل چَلان تَتھ چھِ اَصٕل لایٹ مطلب رؠتھ تہِ چھِ اَسہِ اَصٕل یہِ تہِ چھُس اَصٕل تہٕ أسۍ چھِ شُکُر گُزار اَمیُک اجَینسی ہٕنٛدۍ اَمیُک اَصٕل وۄنۍ چھِ دۄہ کھۄتہٕ دۄہ چھِ بَڑان پَتہٕ ایٚکٕسپیٖریَنٕس کیُتھ چیٖز اَنو کیُتھ چیٖز نہٕ اَنو اگرَے صافٕے اَنو درٛوگُے پیٚیہِ صافٕے اَنو سُہ چھُ روزان واریاہ اَصٕل کیٛازِ کہِ پَگہہ چھُنہٕ پیٚوان جلدٕے جلدٕے بَدلاوُن کِہیٖنۍ اگرے أتی اَنو سَستہٕ پَہَم چیٖز تَتھ چھُ نہٕ نیران ڈاے دۄہ تہِ سُہ چھُ پیٚوان أتی خراب گژھان أتی پیٚوان دٲرِتھ ژھُن